وعلیکُم سَلام آ آ بِلکُل تُہۍ چھِو تَنٛزیٖلا آ بِلکُل اَسہِ بُتھِ

آ آ بِلکُل کیٛازِ تُہۍ مہٕ بٔرِو کٕہٕنٛۍ تہِ پَرواے تُہۍ یِتھٕ کٔنۍ ؤنِو نا أسۍ کَرو تِتھٕے کَنہِ یِم تہِ ایٚرینٛجمٮ۪نٛٹہٕ یا یِم تہِ وازٕوانَس منٛز کیٛاہ چھُو تۄہہِ تھاوُن یا ڈیکوریشَن خٲطرٕ کیٛاہ چھِ تھاوٕنۍ سَجاوَٹ خٲطرٕ مِٹھٲے کَمہِ قٕسمٕچ گَژھِ آسٕنۍ یا یہِ تۅہہِ چیٖز چھُنا تُہۍ ؤنِو مےٚ سورُے ڈِٹیل سان تہٕ أسۍ دَپہو تۄہہِ پَتہٕ آرام سان سٲرٕے کٲم کٔرِتھ وقتَس پٮ۪ٹھ اَگر أسۍ سٲری خانٛدرَس چھِ آسان مطلب ژور پانٛژھ فَنٛکشَن چھِ اَتھ منٛز آسان یِتھٕ کٔنۍ زَن ہَلدِی چھِ آسان مہنٛدِی راتھ چھِ مٲنٛزِ راتھ چھِ آسان خانٛدَر چھِ آسان یا باقٕے باقٕے سَب چھِ آسان پَتہٕ تہٕ اگر أسۍ گۄڈنِکۍ پٮ۪ٹھ أسۍ سِٹارٹ کَرو ییٚمہِ دۄہ مَس چھِ ترٛاوان یہِ تہِ چھِ اَکھ فَنٛکشَن یِوان کٔشیٖرِ منٛز ماننہٕ اَگر أسۍ اَتہِ پٮ۪ٹھ کَرو سِٹارٹ تہٕ برابر مان ژٕ پھِرٕ یا اَمہِ اَپور تام ڈیٚکوٗرَیٚشَن تھاوَو أسۍ پَنٕنۍ تۄہہِ ایٚویلیبُل تۄہہِ تہٕ تَمہِ حِساب لَگو تۄہہِ أسۍ کَرو یہِ سورُے اَمہِ پَتہٕ اَتھ کوٗتاہ ایٚکٕسپیٚنٛڈِچَر کوٗتاہ پونٛسہٕ کیٛاہ لَگَان تہٕ تَمہِ باوجوٗدٕے وَنہو بہٕ تۄہہِ اَکھ ایٚوریج تانۍ کوٗتاہ ہیٚکِو تۅہہِ لٔگِتھ یِہےَ یِمے سَتھ ٲٹھ لَچھ تانۍ بَس یوٗتُے زیادٕ نہٕ کِہیٖنۍ تۄہہِ دِمہو أسۍ ڈِسکاوُنٛٹ تہِ تہٕ تُہۍ یِیِو سٲنِس آفِسَس منٛز أسۍ دِمہو تۄہہِ اَصٕل پٲٹھۍ ڈِسکاوُنٛٹ تہٕ بیٚیہِ کَرو أسۍ اَصٕل پٲٹھۍ ڈِٹیل سان کَتھ تہِ آ بِلکُل تُہۍ یِیِو اَسہِ تُہۍ کٔرِو کٲم اَسہِ آ بِلکُل اَسہِ چھُ سُوپوٗر چھُ اَسہِ یہِ سوپوٗر چھِ اَسہِ گارجِس بَرٛایِڈ چھِ اَسہِ دُکانَس ناو تہٕ تَتہِ چھِ سٲری یِم تہِ آرٹیکَل چھِنا یِم مطلب ڈرٛٮ۪س کَمہِ ٹایپٕکۍ چھِ ژےٚ لاگٕنۍ پَلو پۅشاکھ کمہِ ٹایپٕکۍ چھِی ژےٚ لاگُن سورُے تَتہِ چھِ اَسہِ پَنٕنۍ مَینَیٚجَر اَصٕل پٲٹھۍ سِٹاف چھِ اَسہِ تِم ہاونٕے ژےٚ کِتھٕ کٔنۍ کیٛاہ پَلَو چھِ لاگٕنۍ مٲنٛز رٲژ پٮ۪ٹھ کیٛاہ چھُ آسان لاگُن خانٛدرَس پٮ۪ٹھ یا ہلدی یِم فَنٛکشَن چھِ آسان تِم ہاونے سورُے تَمیُک ایکٕسپٮ۪نٛڈِچَر یا تٔمِس پونٛسہٕ اگر أسۍ وَنو ایٚورَیٚج سان وَنے بہٕ تہِ تَتھ چھِ لَگان یِمَے آ ژور ژور لَچھ تانۍ تِکیٛازِ یِم سٲنۍ پَلَو چھِ تِم چھِ نٮ۪برٕ دُبی پٮ۪ٹھ یِوان تِم چھِنہٕ لوکَل یِتھٕ کَنۍ نہٕ کِہیٖنٛۍ آ سورُے اَسہِ چھِ سورُے آرگَنایِز پَنٕنہِ طرفہٕ کَران سورُے مہنٛدِی فنٛکشَن یِم تہِ فَنٛکشَن چھِ خانٛدرَس منٛز گژھان تِم تہِ سانے طرفہٕ یِم تہِ پَلَو چھِ آسان تِم تہِ سانے طرفہٕ ہر کانٛہہ چیٖز میلِیو تۄہہِ سٲنۍسٕے اَسہِ چھِ گارجَس برٛایِڈ چھِ اَسہِ ییٚتی تہٕ تُہۍ ییٖزیٚو ٹھیٖک گوٚو ہا آ بِلکُل اَسہِ چھِ سٲری ماڈٲرٕن سِسٹَم چھِ اَسہِ سٲری بوٗفے سِسٹَم چھِ وازوان چھِ بہتر گوٚو اگر تُہۍ وازوان سِسٹَمٕے تھٲوِو مطلب یِتھٕ کٔنۍ وازوانَس منٛز چھِ آسان بوٗفے سِسٹَم اور کِنہٕ اورکِنٕے ہُنٛد یا اگر تۄہہِ چھُو تِہٕنٛز مرضی چلو ٹھیٖک چھُ ٹھیٖک گوٚو چلو اللّٰہ حافظ تُہۍ ییٖزیٚو سٲنِس آفِسَس منٛز أسۍ کَرو ڈٹَیل سَان کَتھ چلو اسلامُ علیکُم